ہیٚلو اسلام علیکُم وعلیکُم اسلام اَہَن آ أسۍ چھِ برٛایِٹ کار اِنشوٗ اَچھا گٲڑۍ چھُو تۄہہِ چھَلٕنۍ اَدٕ ترٛٲوِو کیٚنٛہہ چھُنہٕ پَرواے گٲڑۍ ترٛٲوِو تُہۍ تہٕ کیٚنٛہہ کَرُن کیٛاہ چھُو تۄہہِ گاڑِ گاڑِ کیٛاہ چینٛج چھُو کَرُن آ تۄہہِ کیٛاہ کیٛاہ چھُو اَتھ کَرُن تۄہہِ ہیٚلو ہاں آ ہیٚلو ہیٚلو ہاں ہیٚلو اَچھا اَچھا تُہۍ ؤنِو تۄہہِ کَرُن کیٛاہ چھُ گاڑِ سٔروِس چھا کَرٕنۍ سیٖٹہِ کَوَر چھا بَدلاوٕنۍ کیٛاہ چھُو کَرُن ڈاے ہَتھ رۄپیہِ سیٖٹہِ کَوَر حظ چھِ اَسہِ ترٛٮ۪ن ترٛٮ۪ن قٕسمَن ہٕنٛدۍ اَکھ چھِ لیٚدرَس منٛز سُہ چھُ گژھان ساڑ ژور ساس رۄپیہِ بیٛاکھ چھُ رٮ۪کزیٖنَس منٛز سۅ چھِ گژھان پانٛژھ تٕرٛہ شَتھ رۄپیہِ بیٛاکھ چھِ کَپرَس منٛزَ تَتھ چھِ تھوڑا فینسِنٛگ فِنشِنٛگ سۄ تہِ چھِ گژھان ساڑ ژور ساس تہٕ تُہۍ کٔرۍزیٚو تُہۍ کٔرِو آ لٮ۪درَس منٛز چھِ نہَ نہَ یہِ چھِ سافٹہٕ لٮ۪دَر موٚٹ لٮ۪دَر چھِ یہِ یہِ چھِ اَتھ کُشَن تہِ سۭتۍ اَتھ چھِ کُشَن تہِ سۭتۍ تَتھ پٮ۪ٹھ چھِ ڈِزایِن وِزایِن کٔرِتھ تَتھ چھِ تھوڑا دٔنٛدرِ ؤنٛدرِ اَصٕل پٲٹھۍ بَنٲوِتھ تہٕ یُس وۅنۍ یہِ کَلَر ہیٚکِو تُہۍ چایِس کٔرِتھ بُلیک کَلَر چھِ اَسہِ نِش برٛاوُن کَلَر چھِ اَسہِ نِش بیٚیہِ چھِ اَسہِ گرٛے کَلَر چھِ اَسہِ چھِ واریاہ چایِس تہٕ تُہۍ کٔرِو چایِس کُس لَگہِ اَچھا رٮ۪کزیٖن یۄس چھِ رٮ۪کزیٖنَس منٛز تہِ چھِ اَسہِ زٕ ترٛےٚ کَلَر آ تہٕ کُشَن چھِ سۭتۍ اَتھ اَتھ چھِ لۅکٕٹۍ کُشَن سۭتۍ آ آ آ سُہ چھُ گژھان تَتھ چھِ ژور قٕسٕم اَکھ قٕسٕم چھِ رَبرَس منٛز سافٹہٕ رَبَر چھُ سافٹہٕ بِلکُل تَتھ چھِ تِم بَبُل ہِیٛوٗ مطلب خۄشک کَران تَتھ پٮ۪ٹھ اَگرے کھۄر تھاوُن سُہ چھُ گژھان ساڑ پانٛژھ ساس رۄپیہِ تہٕ بیٛاکھ چھِ نہَ حظ سَر کالٹی تہِ چھِناہ حظ تِتھُے اَچھا بیٛاکھ چھُ بیٛاکھ چھُ نہَ نہَ بیٛاکھ چھُ ریک تۄہہِ یہِ پُلاسٹِکَس منٛز چھُ بیٛاکھ سُہ چھُ گژھان زٕتوٚوُہ زٕتوٚوُہ شَتھ بیٛاکھ چھِ پانٛژتٕرٛہ شَتھ رۄپیہِ تہٕ تَتھ چھِ زٕ کَلَر تَتھ چھِ منٛز ڈِزایِن کٔرِتھ سفیٖد ڈِزایِن چھِ منٛز بیٚیہِ چھِ تَتھ سایڈَس تھوڑا یُس حظ سُہ ہیوٚر کُنَتھ تھوڑا بَبُل ہِوۍ تِم کھٔتۍمٕتۍ سُہ بَڈٕ خۄش کَروُن ڈِزایِن چھُ سُہ اَچھا تۄہہِ کیٛاہ بیٚیہِ کیٛاہ سُہ بہٕ حظ چھُس أسۍ چھِ حظ أسۍ حظ چھِ صُبحٲے دَہ بَجے کھولان دُکان یہِ حظ یہِ تہٕ شامَس چھِ أسۍ آسان پانٛژَن تام آ تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ أنِتھ تہٕ کیٚنٛہہ چھُنہٕ پَرواے دۄہسٕے منٛز کَرو اَسہِ چھِ ییٚتہِ واریاہ نَفر بَڈٕ قٲبِل نفر چھِ أسۍ چھِ فیس بُکَس تہِ پَنُن یہِ دِوان اٮ۪ڈ وٮ۪ڈ وغیرہ یہِ حظ چھُنہٕ سُہ دُکان کیٚنٛہہ یہِ چھُ واریاہ اَسہِ چھِ آسان آٹوٗمیٹِک مِشیٖنٔری چھِ ہَر کانٛہہ چیٖز چھُ بَدلاونہٕ خٲطرٕ یا رِپیَر کَرنہٕ خٲطرٕ چھِ اَسہِ مِشیٖن یا اِتھٕ پٲٹھۍ فار اٮ۪کزامپُل تُہۍ پَنٛچَر کٔرِو ٹٲر کٔڈِو یا ایلانمٮ۪نٛٹ آسہِ تۄہہِ کَرُن ایلانمٮ۪نٛٹ تہِ چھِ أسۍ کَران آ اَسہِ چھِ پوٗرٕ یوٗنِٹ چھا نہَ نہَ پوٗرٕ پوٗنِٹ چھُ آ تۄہہِ گژھِ نہٕ کانٛہہ شِکایَت یِنۍ آ ٹیپ رِکاڈَر تہِ چھُ آ آ اَسہِ نِش چھِ پانٛژھ قٕسٕم ٹیپ رِکاڈَر اَکھ چھِ پرٛانہِ تاہ اَچھا اَچھا نہَ اَکھ چیٖز چھِ اَسہِ اَسہِ اَسہِ چھِ آسان کَسٹَٕمَرَس وَنُن کیٛازِ کَسٹٕمر ماٹِویٹ گژھِ گژھُن بیٚیہِ کَسٹَٕمَرَس چھِ آسان پاکٮ۪ٹ مٔنی پٮ۪ٹھ تہِ نظر تھاوٕنۍ کہِ کُس لَگہِ کُس نہٕ لَگہِ اَسہِ چھِ پانٛژھ قٕسٕم یِم اَکھ چھُ سُہ پرٛانہِ قٕسمُک کیسٮ۪ٹ لَگان تِم تہِ چھِ اَسہِ وُنہِ موٗجوٗد بیٛاکھ چھِ بیٛاکھ چھِ ڈی وی ڈی دار آ بیٛاکھ چھُ پٮ۪ن ڈرٛایِو دار بیٛاکھ چھِ واے فَے کَنٮ۪کٹِڈ واے فَے تہِ حظ چھِ کَنٮ۪کٹہٕ گژھان تُہۍ ہیٚکِو موبایِل تھرٛوٗ آ ؤنِو آ تُہۍ کَتھ

چَہ چَلو چلو تُہۍ یِیِو کیٚنٛہہ چھُنہٕ پَرواے